یُس ہسا یۄس ہسا کَشمیٖر منٛز یۄس اَن ایٚمپلایمیٚنٛٹ ریٹ چھِ سۄ چھِ پٔتۍ میٚو ؤریو کھۄتہٕ زیادٕ یِم نٕے ؤرۍ یَن منٛز کیٛازِکہِ اَتھ چھُ ریٖزَن گۄڈنِچی کَتھ یُس کووِڈ ناِینٹیٖن گوٚو بیٚیہِ گورم۪نٹٕکۍ تِم تِم اٮ۪فوٹٕس نہٕ دِنۍ جاب کریشنَس منٛز بیٚیہِ چھِ ساروی کھۄتہٕ بوٚڑ اَکھ چیٖز یُس رِشوَت چھِ یِمَن منٛز گژھان کیٛازِکہِ یِم اَسہِ پٔتمہِ ٹرٛٮ۪نڈ وٕچھ جے کے ایس ایس بی یس منٛز یُس رکیوٗٹِنٛگ ایجَنسی ٲسۍ تَتھ منٛز گٔے سیٚٹھاہ ایٚکزام کینسَل تہِ کیازِکہِ تَتھ ہَس چھِ گژھان رِشوَت ییٚمہِ کہِ وجہ سۭتۍ یِم ٹیلنٛٹ ہُنٛد ہر سٹوٗڈَنٹ چھِ تِم چھِنہٕ ہیٚکان برونٛہہ کُن پٔکِتھ کِہیٖنۍ تہٕ باقٕے بیٚیہِ ہَسا چھِ تِم چھِنہ ہُہ ایٚنٛزایٹی ڈِپریشنٕکۍ گَژھان تِم شکار تِم چھِنہٕ ہیٚکان یِم چیٖز ایٚکٕسپٕلور کٔرِتھ کِہیٖنۍ اَمہِ کہِ وَجہ سۭتۍ ییٚمہِ رِشوَت کہِ وجہ سۭتۍ گٔے ییٚتہِ سیٚٹھاہ اَن ایٚمپُلامیٚنٹ بیٚیہِ چھِنہٕ ییٚتہِ واریاہ اٮ۪پارچُنٹیٖز کِہیٖنۍ کیازِکہِ ییٚتہِ چھِنہٕ اِنڈَسٹریٖز ییٚتہِ چھِنہٕ باقٕے تِم اَٮ۪پارچُنٹیٖز یِم باقیَن سِٹیٹَن منٛز چھِ ییٚمہِ کہِ سۭتۍ وجہ یِم تِم سٮ۪کٹَر تہِ چھِنہٕ تِم واریاہ سٔروِس سٮ۪کٹَر تہِ چھِنہٕ ییٚتہِ یِم باقیَن سِٹیٹَن منٛز چھِ یِم جاب ایٚپارچُنٹیٖز کرٛیٹ چھِ کَران تِم تہِ چھِنہٕ ونہِ ییٚتہِ کِہیٖنۍ امہِ کہِ وجہ سۭتۍ چھِ أسۍ سِمپٕلی گژھان بیٚکار یہِ گورمٚنٹَن أنۍ واریاہ انٹرپرینَرشِپ پروگرام ییٚمہِ کہِ وجہ سۭتۍ واریاہَن واریاہ وٕنۍ چھِ پَنٛنی کار کَران کھڑا تَمہِ کِنۍ چھِ تمَن چھُ گورمنٹ سَپوٹ تہِ کَران واریاہ ییٚمہِ کہِ وجہ سۭتۍ تھوڑا کینٛہہ اَکھ زٕ پٔرسَنٹ اَن ایٚمپٕلامیٚنٹ ریٹ گٔے کَم مگر اُوَرآل چھِ ییٚتہِ ساروی کھۄتہٕ ساروِیو مُلکہٕ کہِ ساروی کھۄتہٕ ڈِسٹرکو یا وَنو سِٹیٹو یا یوٗٹِیَوو منٛز ساروی کھۄتہٕ اَن ایٚمپلامیٚنٹ ریٹ ییٚتۍ کٔشیٖرِ منٛز اَسہِ پَزَن پَنٕنۍ کینٛہہ یِم اَسہِ ٹریڈِشنَل ویز ٲسۍ سِکِل پانَس کَرٕنۍ ڈٮ۪ولَپ یِم مارکیٹَس منٛز ضوٚرَتھ چھِ یا باقیَن سِٹیٹَن منٛز یا اِنسچوٗٹَن یا کَمپٔنی منٛز ضوٚرَتھ چھِ تِم پَزَن گورمِنٹَس تَمہِ خٲطرٕ ییٚتِکۍ یوٗتھ کَرٕنۍ تِم سِکِل دِنۍ تہٕ تمہِ کہِ وجہ سۭتۍ ہَسا گژھِ ییٚتہِ اَن ایٚمپلایم۪نٛٹ ریٹ کَم مگر گورمِنٹَن کَرے سٮ۪ٹھاہ تِم سِکِل ڈیٚولَپمیٚنٹ پروگرام تہِ مگر یِم ییٚتِکۍ اِنسچوٗٹٕس چھِ تِم چھِ سِمپٕلی پونٛسہٕ کَڑنہٕ خٲطرٕ کَران کٲم سِمپٕلی کَران پونٛسہٕ کَڑان مگر سُہ سِکِل ہیٚکان نہٕ أکِس نوجوانَس دِتھ کِہیٖنۍ ییٚمہِ کہِ وجہ سۭتۍ سُہ گورمِنٹَس چھُ پونٛسہٕ چھُ زایہِ گژھان کیٛازِِکہِ کٔشیٖرِ منٛز چھِ عام طور سٮ۪ٹھاہ کوٚرَپشَنٕچ ریٹ واریاہ ہاے ییٚمہِ کہِ سۭتۍ کانٛہہ تہِ سِکیٖم چھیٚنہٕ ییٚتہِ اِمپِلمنٛٹ ہیٚکان گٔژھِتھ اِفیکٹِولی کِہیٖنۍ اَتھ منٛز پَزَن گورمِنٹَس کینٛہہ سِٹیٚپٕس نِنی تاکہِ تِم وچھ کینٛہہ ایجَنسی یا کانٛہہ کانٛہہ باڈی کَرٕنۍ یِم آی ایس آی پی ایس والٮ۪ن ہِنٛز اَکھ بورڈ بَناوُن یِم یِمَن سِکِل ڈٮ۪ولَپمٮ۪نٹَن ہِنٛز اِفٮ۪کٹِولی وٕچھَن مگر یور یُس تہِ چھُ یِوان سُہ چھُ گژھان مُلوَث یِمَن منٛز کیٛاہ چھِ اَتھ وَنان یِمنٕے منٛز گژھان مُلوث یِمَن کوٚرَپشَنَن منٛز باقٕے وَسلام